اگر اَسہِ کُنہِ چیٖزَس اٮ۪پلِکیشَن پارٹ تھاوو سۭتۍ یِم اَسہِ ڈیلی لایفہِ منٛز یوٗز چھِ گژھان سُہ چھِ روزان اِنٹرٛسٹِنٛگ پڑاونہٕ خٲطرٕ لیکِن اگر أسۍ سایِنَس تہٕ ٹٮ۪کنالجی ہِنٛدۍ فٲیدٕ تہِ تِہِنٛد کیٚنٛہہ تِم ہیکٕس تھاوو أسۍ أکِس سٕٹوٗڈَنٹ برٛونٛٹھ کَنہِ کہِ یِم کِتھ کٔٹھۍ ہٮ۪کو أسۍ ڈیلی لایفہِ منٛز یوٗز کٔرِتھ تہٕ تَمہِ سۭتۍ بَنہِ سُہ فَن تَمہِ سۭتۍ بَنہِ سُہ فَن یوٗز کَرُن تہٕ بیٚیہِ چھِ کیٛاہ چھِ اَتھ ناو